ہیلو وعلیکُم السَلام آ جِناب اۭں

مکانَس کیٛاہ چھُ گوٚمُت کرٛیک تُہۍ کٔرِو کٲم تُہۍ أنِو رِٹٕن اٮ۪پلِکیشَن لیٚکِتھ تہٕ بیٚیہِ اگر مۄقدَم سُنٛد تہِ أنِو ساین وایِن کٔرِتھ یا سَرپَنٛچ سُنٛد پَتہٕ یِیِو تُہۍ آفِسَس پٮ۪ٹھ آ آ صُبحنٕے أنِو اۭں أنِو صُبحنٕے اَدٕ حظ اَدٕ حظ